أکِس مَردَس تہٕ أکِس زَنانہِ ہُنٛد رول چھِ آسان فیملی منٛز بَرابر مثلاً یِتھ کٔنۍ اگر مَرد چھِ کَماونُک ذٔریعہِ بَنان تہٕ زٔنۍ چھِ سُہ تٔمۍ سٕنٛز کمٲے بہتر تہٕ اَصٕل وَتہِ منٛز خرچاونٕچ زِمدار آسان گَرَس منٛز چھِ واریاہ تِم مَسلہٕ آسان یِم أکِس مَردَس تہٕ أکِس زَنانہِ رٔلِتھ مِلِتھ چھِ پیوان وٕچھِنۍ گَرَس منٛز چھِ تِم کٲم اِتھ کَنۍ بٲگراوان مَثلاً مَرٕد اگر کَمٲیِتھ چھِ اَنان تہٕ زَنان چھِ سُہ تٔمۍ سٕنٛز کَمٲے گَرچٮ۪ن مُختلِف اَخراجاتَن منٛز خرچٲیِتھ تٔمِس فٲیدٕ دِوان تٔمۍ سُنٛد گَرٕ چھِ سَمواران تٔمۍ سٕنٛز فیملی چھِ تٔمۍ سٕنٛز فیملی چھِ سُہ وٕچھان زٔنۍ اگر کھٮ۪نُک چٮ۪نُک سامان چھِ بَناوان زٔنۍ چھِ رَنان تہٕ مَرد چھِ تٔمِس پٔتۍ کِنۍ تَتھ منٛز تہِ مَدَتھ کَران اَننَس منٛز بَناونَس منٛز شُرٮ۪ن اگر سُہ گَرِ چھِ پرناوان تہٕ تٔمۍ سُنٛد مَرد چھِ تِمَن سکوٗل نِتھ تِمَن ہٕنٛز بہتری ژھاران پَنُن کار کٔرِتھ محنت کٔرِتھ تہٕ زٔنۍ چھِ تٔمِس گَرِ سَمبالان آز چھِ زَنہِ تہِ مَردَس بَرابر کٲم کَران اگر کانٛہہ کانٛہہ مَرد زَنان یژھہِ تِم چھِ دۄنوَے کٲم کَران پَنٕنۍ فیملی برونٛہہ کُن پَکناونہٕ خٲطرٕ تہٕ برونٛہہ اوس نہٕ یہِ برونٛہہ اوس نہٕ زَنٮ۪ن اِجازت یِوان دِنہٕ یہِ کَرنَس وۄۍ گوٚو وۄنۍ چھِ یِم چیٖز ختم آمٕتۍ کَرنہٕ وۄنۍ چھِ زَنہِ تہِ سُے مَددَس ہِش برابٔری یِوان معاشرس منٛز دِنہٕ